ہَیلو اسلامُ علیکُم اہن حظ ٹھیٖک بہٕ حظ چھس یہِ سکوٗل آنَر گریٖن ویلی سکوٗل آنَر چھس بہٕ تۄہہِ چھُو حظ تۄہہِ چھوا پاے ایکچؤلی ٲسۍ اَسہِ پانژھ دۄہ برونٹھ أنۍ مٕتۍ تٕہندِ دُکان پٮ۪ٹھٕ یِم سی سی ٹی وی کیمرہ ٲسۍ اَسہِ سارنٕے کلاس روٗمَن مَنٛز لاگٕنۍ پانژھ دۄہ برونٹھ ٲسۍ اَسہِ أنۍ مٕتۍ تُہندِ دُکان پٮ۪ٹھ تِم اَسہِ ییٚلہِ حظ تِم لٲگۍ نا اصل پٲٹھۍ فِٹ کٔرۍ تہٕ تِمَن منٛز حظ چھِ تِمَن حظ چھِ سارنٕے سی سی ٹی وی یِمَن کیمراہَن یہِ پرابلم تِم چھِنہٕ کٕہٕنۍ مطلب کٕہٕنۍ کیمرٕہٕے چھُنہٕ سیٚود ہاوان اصل پٲٹھۍ شَکَل وَکَل ٹھیٖک کِہیٖنۍ اَسہِ اَگر کیٚنٛہہ تہِ چھُ آسان ڈِٹیکٹ کَرُن چھُنا آسان کُنہِ کلاس روٗمَس مَنٛز کیٚنٛہہ تہِ چھُ آسان وٕچھان أسۍ نہٕ حظ ہیکان اصل پٲٹھۍ کِہیٖنۍ وٕچھتھ پرٛٮ۪تھ کُنہِ سی سی ٹی وی کیمراہَس کٔر اَسہِ اصل پٲٹھۍ چٮ۪ک یہِ ٹراے کَراے اَصل پٲٹھۍ وٕچھے مَگر کُنی مَنٛز چھُنہٕ اصل پٲٹھۍ کِہیٖنۍ شَکٕل ہاوٕنی ٹھیٖک یِمَن چھُ پرٛٮ۪تھ کُنہِ پرٛٮ۪تھ کُنہِ کیمراہَس چھِ کیٚنٛہہ نَتہٕ کیٚنٛہہ پرابلٕم اہن حظ آ

تۄہہِ چھو حظ پاے ییٚمہِ ساتہٕ اَسہِ تِم لٲگۍ نا یُس تِمَن میکنِک اوس سۭتۍ تٔمِس وۄنۍ اَسہِ ژٕ دِ یِمَن ٹراے کٔرِتھ اَسہِ أسۍ وٕچھو وٕنکٮ۪ن چھا یِم اصل پٲٹھۍ فَنگشَن کَران کِنہٕ کِہیٖنۍ تم حظ ہوو اَسہِ اَکہِ روٗمُک یُس اَسہِ آفِسَس مَنٛز لٲگِتھ چھُ تہٕ تَمیُک حظ ہوو اَسہِ تٕم تہٕ پَتہٕ سُہ باسیٚو اَسہِ تیٚلہِ تہِ تَمہِ ساتہٕ ٹھیٖک تَمے کوٚر سُہ اوس اصل پٲٹھۍ فَنگشَن کَران تَمہِ ساتہٕ مگر یِم تِم حظ تَمو حظ ہوو تَمہِ کُے یوت تہٕ تِمو دوٚپ باقٕے تہِ آسَن اِتھٕے پٲٹھۍ تِمو حظ دِیُت تَمی ساتہٕ گارَنٹی اصل پٲٹھۍ دوٚپُک ہُہ باقٕے تہِ کَرٮ۪ن اِتھے پٲٹھۍ فَنگشَن اصل پٲٹھۍ تہٕ بامبَرنٕچ چھَنہٕ ٹٮ۪نشَن ہینٕچ کِہیٖنۍ تہِ ضروٗرَت تہٕ باقٕے تہِ کَرٮ۪ن اصل پٲٹھۍ اِتھے پٲٹھۍ کٲم مَگر ییٚلہِ حظ اَسہِ وٕچھ نہ وۄنۍ وۄنۍ چھِ أسۍ وارٕ وارٕ مطلب دُہٲے کَران أکِس أکِس ٹراے أکِس أکِس ٹراے تہٕ مگر تَتہِ چھُنہٕ کٕہٕنۍ اَکھ اصل پٲٹھۍ کٲم کَران خٲلی چھُ یُہٕے آفِسُک چَلان ٹھیٖک تہٕ یِتہِ چھُ مَنٛزٕ مَنٛزٕ چھِ یَتھ تہِ گَژھان تھوڑا پرابلٕم مَنٛزٕ چھُنہٕ یِتہِ فَنگشَن کَران کِہیٖنۍ مگر باقٕے زٕ چھِ تۄتہِ ٹھیٖک یہِ باقٕے زٕ چھِ خرابی مٲنیو اہن حظ اہن حظ ٹھیٖک ٹھیٖک ٹھیٖک اہن حظ اہن حظ پوٗزٕ چھُ اَدٕ حظ کِہیٖنۍ چھُنہٕ پرواے اگر نے وٕنکٮ۪ن ہیٚکن نہ تُہٕندۍ میکنِک یور یِتھ کِہیٖنۍ کِہیٖنۍ چھُنہٕ پرواے صبحَن سوٗزِوُکھ تُہۍ ضروٗری کانہہ نَتہٕ کانہہ اگر تۄہہِ باسوٕ پَگاہ تہِ چھُنہٕ مُمکِن کیٚنٛہہ سون اور یُن تیٚلہِ کَرو أسۍ کوٗشِش یورے یِم واپَس سوزنٕکۍ تُہۍ اَگر اَسہِ ایکسچینج دِیو بَدل اورٕ یِم یِمَن تُہۍ ٹراے آسہِ کٔرِتھ یِم تۄہہِ باسان آسان یِم چھِ ٹھیٖک اگر تُہی اورٕ تِمے اَسہِ دِیہو تہٕ سُہ تہِ گَژھِ ہا بہتر

اہن حظ پوٚز ہے اہن حظ کِہیٖنۍ چھُنہٕ پرواے اَسہِ کِہیٖنۍ نہٕ حظ چھُ پرواے اگر نہٕ تُہۍ وٕنکٮ۪ن ہیٚکِو یِتھ کِہیٖنۍ چھُنہٕ پرواے ییٚتہِ وۄنۍ اَسہِ یِم پانژھ دۄہ کٔڑۍ تَتہِ کَڑَو یہِ اَکھ دۄہ تہِ وٕنکٮ۪ن چھو نہٕ تۄہہِ ضروٗری زیادٕ یُن کیٚنٛہہ اگر تُہۍ پاسِبٕل گَژھِ صُبحَن یی زیَو تُہۍ وٕنکٮ۪ن چھُنہٕ زیادٕ أسۍ حظ ہٮ۪کو تُہٕنز مجبوٗری سَمجِتھ تۄہہِ چھو وٕنکٮ۪ن باقٕے مجبوٗری تہٕ تُہۍ کٔرِو وٕنکٮ۪ن پَنٕنۍ کٲم تہٕ اہن حظ آ وَ صُبحن یی زیو تیٚلہِ ضروٗری اَدٕ حظ ٹھیٖک چھُ

اَدٕ حظ بِہو رۄبَس حوالہٕ